گۄڈٕنیُک نمبر یُس پانٛژَس تہٕ دَہ لَچھَس درمیان چھُ یِوان سُہ گوٚو گۄڈٕنیٚتھٕے نَو لَچھ نَمنَمَتھ ساس نَو شیٚتھ نَمنَمَتھ ٲٹھ لَچھ اَرسَتَتھ ساس سَتھ ہَتھ شُراہ شےٚ لَچھ سَتوَنٛزاہ ساس سَتھ ہَتھ تہٕ باہ پانٛژھ لَچھ کُنوُہ ساس سَتھ ہَتھ ژۄداہ بیٛاکھ نمبر چھُ سَتھ لَچھ سَتسَتَتھ ساس سَتھ ہَتھ سَتَتھ